اَکھ ٲٹھ زٕ ساس شےٚ پانٛژھ دَہ کُنوُہ شَتھ پانٛژھ نَمَتھ سَتھ ٲٹھ زٕ ساس زٕ زٕ ترٛےٚ اَرداہ شٮ۪تھ اَکہٕ وَںٛزاہ نَو پانٛژھ زٕ ساس ترٛوٚوُہ